اَسَلامُ علیکُم اَز کَرو أسۍ کَتھ ہٮ۪لتھَس رِلیٹِڈ کہِ ہٮ۪لتھَس منٛز کیٛاہ کَرَپشَن چھِ گژھان تہٕ بہٕ چھُسا تَتھ چیٖزَس منٛز کُنہِ وِکٹم روٗدمُت کہِ نہ کَرَپشَن یۄس ہٮ۪لتھَس منٛز گژھان چھِ یہِ از گۄڈے ڈُبلِکیٹ دَوا واتان چھِ لُکَن تانۍ ییٚمہِ سۭتۍ لُکَن ہٕنٛز صحت صحیح چھِنہٕ روزان ییٚمہِ سۭتۍ لُکھ خراب چھِ گژھان ییٚمہِ سۭتۍ لُکھ پَنُن پان چھِ خراب کَران یُس دَوا آسان چھُ سُہ تہِ چھُ آسان ڈُبلِکیٹ یُس لُکھ ڈاکٹَرَن نِش گَژھان چھِ ڈاکٹَر چھِ کَران ڈُبلِکیٹ دَوا